یہِ مےٚ حظ چھ اِنشرَنس پنٛنہِ لایفہِ خٲطرٕ مطلب کہِ ییٚلہِ بہٕ بٔڑ گژھٕ سۄ لَگہِ مےٚ پَننؠن شُرؠن خٲطرٕ مطلب کہِ پَرنَس لگیٚکھ کینٛہہ یا بَدَل کینٛہہ چھِ واریاہ چھِ آسان ییٚلہِ بہٕ بٔڑ گژھٕ واریاہ بٔڑ مطلب کہِ شُرؠن ہٕنٛدۍ خٲطرٕ لَگہِ مےٚ سۄ یا پا کُنہِ ساتہٕ چھِ پانَس لَگان اؠمَرجَنسی چھِ آسان کُنہِ ساتہٕ چھِ لگان مٲلِس ماجہِ تہِ یا پانَس تہِ یا بٲیِس تہِ یا پگاہ لَگَان پن پننِس بٲژَس تہِ کُنہِ تہِ ساتہٕ چھِ لَگَان ضوٚرَتھ یا پیٚترَس چھِ لَگَان مامَس چھِ لگان ضوٚرَتھ اہن حٕظ مےٚ حٕظ چھِ لایِف اِنشٲرٕس چھِ مےٚ مگر پَن سارنٕے ہِنٛدۍ خٲطرٕ پنٛنہِ خٲطرٕ نہٕ کینٛہہ کٲنٛسہِ چھِ آسان ایٚمَرجَنسی مطلب کہِ کانٛہہ چھُ مَنٛگَان پونٛسہٕ چھِ کُنہِ ساتہٕ چھِ نہٕ آسان کٲنٛسہِ ہؠکَان چھِ کٲنٛسہِ دِتھ مطلب کہِ دود دگۍ چھُ آسَان ہمسایَس رِشتہٕ دارَس ہؠکان چھِ تیٚمہِ ساتہٕ دِتھ تہٕ ہُہ پَتہٕ کیاہ چھِ یہِ ہمساے چھِ مَنٛگَان کُنہِ ساتہٕ یا مٲلِس ماجہِ چھِ آسان دَگۍ یا بوے چھِ آسَان گَرَس منٛز یا بٲے کاکن کُنہِ چھےٚ وقتٕے وِز چھِ لَگان اِنشوٚرنس ضوٚرَتھ تہٕ